ہیٚلو اَسلام علیکُم تُہۍ چھُ حظ ٹھیٖک جِناب کیٛاہ حظ چھُ جناب کَران کتہِ حظ چھُو تۄہہِ چھُو ڈل لیک اَسہِ حظ اوس دۄن ژون دۄہَن اَتہِ اور یُِن چکرَس آ تُہۍ ؤنۍتو مےٚ تۅہہِ تُہۍ ؤنۍتَو مےٚ تۅہہِ کیٛاہ چھُو اَسہِ چھُ ژورَن دۄہن پٮ۪ٹھ سِٹے کَرُن آ ژورن دۄہَن پٮ۪ٹھ چھُ سِٹے کرُن ہاوُس بوٹ ٲسۍتن یہِ ہوٹَل ٲسۍتن تہٕ مگر بوٹِنٛگ چھِ اَسہِ پَتہٕ اور چکرس گژھُن ییٚتہِ ڈل لیک کِنۍ چھُ چکرَس گژھُن بیٚیہِ گژھِ آسُن کھٮ۪ن وٮ۪ن آسُن ایٚویلیبُل ٹھیٖک نہَ حظ أسۍ چھِ وِج آ بیٚیہِ اَسہِ گژھِ آسُن آرام سان کٲشُر فُڈ چھُ آرام سان تَمہِ آیہِ دیُن

تۄہہِ کیٛاہ چھُ گنٛٹس ہیوٚتمُت زٕ ساس حظ گَنٛٹَس اَچھا اَچھا پٔر گَنٛٹہٕ اَچھا یہِ نایِٹ سِٹے کوٗتاہ چھُو تُہۍ وَنان اَتہِ پَتہٕ نہَ حظ اےٚ کٕلاس اےٚ کٕلاس اےٚ کٕلاس گژھِ آسُن پٲنٛژھ ہتھ حظ ٹھیٖک أسۍ چھِ شےٚ نَفر مگر اَسہِ گژھِ یُن اَکُے روٗم مگر شٮ۪ن گژھِ آسہِ یُن اَکُے روٗم اَہَن حظ بٮ۪ڈ روٗم ترٛےٚ حظ اَصٕل اےٚ سی وےٚ سی یہِ گژھِ آسُن فِٹ حظ تہٕ ٹھیٖک اَتھ کوٗتاہ گژھِ اَسہِ ترٛٮ۪ن دۄہَن پیکیج فُل پیکیج اَہَن حظ شےٚ نفر ترٛےٚ سِٹے آ چلو ٹھیٖک گوٚو تہٕ مگر اَسہِ گژھِ آسٕنۍ فیسَلٹیٖز ایٚویلیبُل بیٚیہِ گژھِ آسُن نَفَر وَفر اَسہِ شِکار وِکار گژھِ آسٕنۍ ٹھیٖک اَصٕل ٹھیٖک مگر اَسہِ گَژھِ آسُن شِکار اَکُے اَسہِ کوٚت چار چِنار چھُ گژھُن تُہۍ کوٚت کوٚت چھُو نیرا نِوان چار چِنار چھُ اَسہِ چار چِنار تہِ چھُ اَسہِ گژھُن أسۍ چھِ یہِ حضرت بل درگاہ تہِ اَپٲری تَرُن اَسہِ چھِ نِشاط منٛز اَسہِ چھُ ڈلسٕے منٛز پھیرُن حظ آ ڈَلسٕے چھُ اَسہِ پھیرُن سٲلِمس مگر اَتہِ اتہِ اتہِ چھُ اسہِ سٲلِمَس پھیرُن أسۍ کَرہو تۄہہِ تۄہہِ پَنٕنۍ ناو نمبر وَمبر سینٛڈ تہٕ اَسہِ تھٲوِزیٚو ست سَدہٲمہِ تھٲوِزیٚو تُہۍ اَسہِ بُک کٔرِتھ چلو بِہِو رۄبَس حوال